وۄنۍ چھُو تُہۍ کوسچن پِرٛژھم زِ ژٚ کُس چھُی ژےٚ کُس ہارٕس بریٖڈ چھُی پَسنٛد یُس عربیَن بریٖڈ ہارٕس چھِ مےٚ ہسا چھُ سُے پَسنٛد مےٚ کیازِ چھُ سُہ پَسنٛد تِکیازِ تَتھ پٮ۪ٹھ ییٚلہِ سَوار چھِ کھسن تَتہِ چھِ واریاہ مَزٕ لَگان زَن چھِ باسان وۄنۍ أسۍ چھِ پھَمبَس پٮ۪ٹھ بِہِتھ تہٕ ییٚلہِ سُہ پَکان چھُ تَتہِ چھُ واریاہ زَن چھِ باسَان أسۍ چھِ ہیٚلی کاپٹرَس پٮ۪ٹھ پَکان آ